کۄلگٲمۍ ڈِسٹرکٹس منٛز چھ زیادٕ اکھ چھُ دانہِ بنان بیٚیہِ چھ ژوٗنٹھۍ بنان بیٚیہِ چھِ دال تہٕ رازما بنان دانہِ ییٚلہِ أسۍ بناوان چھِ گۄڈٕ چھِ أسۍ دانہِ تُلان تہٕ بران أکِس ٹھیلس منٛز ترٛاوان کۄلہِ منٛز پتہٕ چھِ أسۍ پانٛژِ دہہِ دُہۍ سُہ تھٔج وانس منٛز رُوان پتہٕ چھِ أسۍ تُلان تہٕ تتھ چھِ آسان سۄ چھ آسان تھل بنیٚمٕژ پتہٕ چھ أسۍ رُوان تہٕ مۄکلوٚو اسہِ تھل رُوِتھ پتہٕ چھِ أسۍ تتھ پراران تہٕ بنان چھُ تتھ دانہِ رازمہن چھِ أسۍ کٲم کران رازما چھِ أسۍ تُلان تراوان زٔمیٖن منٛز تہٕ ژوٗڑ وُڑ تہِ مۄکلے کٲم دالہِ تہِ چھِ أسۍ سیم یِہٕے کران زیادٕ یُس بنان چھُ گۄلکٲمۍ ڈسٹرکٹس منٛز اکھ چھ بنان ژوٗنٛٹھۍ بیٚیہِ چھ بنان دانہِ یِم چھِ زیادٕ مین یِمٕے زٕ چیٖز بنان گۄلگٲمۍ ڈسٹرکٹس منٛز گۄلگٲمۍ ڈسٹرکٕکۍ رازما تہِ چھِ فیمس تہٕ ژوٗنٛٹھۍ تہِ یِمن بناونہٕ خٲطرٕ چھِ واریاہ محنت تہِ لگان مگر یِم چھُ اورٕ واریاہ فٲیِدٕ تہِ یِوان